سٲنِس مُلکَس منٛز چھِ یِوان مختلف کھیل کوٗد گِنٛدنہٕ اَلبتہ تِہُنٛد ناو وَنہٕ بہٕ یِتھ پٲٹھۍ اَکھ کِرکِٹ چھُ یِوان گنٛدنہٕ فُٹ بال چھِ یِوان گنٛدنہٕ ہاکی چھِ یِوان گنٛدنہٕ بیڈمِنٹَن چھِ یِوان گنٛدنہٕ البتہ زیادٕ چھِ یِوَن گنٛدنہٕ کرٛکِٹ تہٕ کینٛہہ خاص یِم پٕلییَر چھِ تِہنٛدۍ ناو وَنہٕ بہٕ یِم مشہوٗر چھِ مطلب پنٛنِس مُلکَس منٛز پنٛنہِ کار کَرتوٗتو سۭتۍ تِہُنٛد ناو چھ اَکھ چھُ وِراٹھ کوہلی سچِن ٹیٚنٛڈولکَر سُنیٖل شیترٛی روہِت شرما